سٲنِس ایریاہَس مَنٛز یِم فصل وۄبداونہٕ چھِ یِوان تتھ مَنٛز چھ ہاکھ ٲلوٕ ٹَماٹَر رازما لٲر مَکاے وَچہ اَلہٕ یِم چھِ موسمہٕ حِساب وَونہٕ یِوان تہٕ یِمن باپَت چھُ اصل تاپھ روٗد تہٕ ٹھنڈی تہِ ضوٚروٗرَت لَگان زیاد کھۄتہ یُس وٕہٕرۍ ؤریَس لَبنہٕ یِوان چھُ تتھ مَنٛز چھُ ہاکھ تہٕ ہاکھ چھُ دۄیہِ پھِرٕ دِونہٕ یِوان تہٕ اکھ ہاکھ چھُ سرد موسمَن تام تَیار گٔژھِتھ اَسہِ سردی مَنٛز تہِ ہاکُک لُطُف دِوان تہٕ دوٚیِم ہاکھ أسۍ یُس أسۍ گَرمَس مَنٛز وَوان چھِ ہاکَس سۭتۍ سۭتۍ یُس زیاد پہم لَبنہٕ یِوان چھُ تتھ مَنٛز چھِ رازمہ یِوان تہٕ رازمَہَن باپَت چھ سیٚٹھاہ میٚقدارَس مَنٛز تاپھ ضوٚرَتھ آسان تہٕ یُس سٲنِس ایریاہَس مَنٛز اصٕل پٲٹھۍ لَبنہٕ چھُ یِوان تہٕ رازمَہَن ہُنٛد فَصل اصل پٲٹھۍ چھُ وۄبدان